کِچنس منٛز چھِ أسۍ کران کُکِنگ خٲطرٕ یوٗز پٔتلہٕ چھِ کران یوٗز تٲو چھِ کران یوٗز کَڑٲے چھِ کران یوٗز پریشر کُکر چھِ کران یوٗز رَیس کُکر چھِ کران یوٗز تہٕ کَٹنگ خٲطرٕ تہِ چھِ ٲسۍ واریاہ یِم کران یوٗز چیٖز یَتھ منٛز اَسہِ شراکپٕچ چھِ یِوان چُھرۍ چھِ یِوان لۄکُٹ شراکپٕچ بوٚڑ شراکپٕچ چھُ یِوان چھُرِ چھِ یِوان یِتھ لۄکٕچہِ چھُرِ بَجہِ چھُرِ یا شراکھ چھِ یِوان واریاہن قسمَن ہنٛز شراکھ اکھ چھِ بٔڑ شراکھ مَثالوٗ ییٚمہِ سۭتۍ أسۍ واریاہ مطلب دٔرۍ چیٖز چھِ مطلب پھٹراوان لۄکٕٹۍ شراکھ تہِ چھِ اَسہِ لگان یۄس اَسہِ یتھ مازس وازس چھُ لگان نیُک نیُک کرنَس یا شراکپٕچ چھُرِ یِم چھِ اَسہِ لگان سَبزی کَٹنگ کرنس چھِ اَسہِ لگان یِم چیٖز اَمہِ علاوٕ چھِ اَسہِ شراکپچن تہِ چھِ اَسہِ واریاہ قٕسم یَتھ منٛز اَسہِ سِٹیٖلو شراکپٕچ تہِ چھِ أسۍ یوٗز کران یا مَثالو شراکپٕچ تہِ چھِ أسۍ یوٗز کران یُس أسۍ خارَس نِش بَنٲوِتھ چھِ أسۍ اَنان تٔمۍ سۭتۍ چھِ أسۍ زیادٕ دوٚر کانہہ سَبزی اَگر آسہِ یَتھ نہٕ ہُمہِ چھُرِ سۭتۍ کِہینۍ گژھِ سُہ چھِ أسۍ تَمی شراکپچہِ سۭتۍ ژَٹان تہٕ یِم کیازِ چھِ أسۍ مطلب یوٗز کران تِکیازِ اَگر نہٕ اَسہِ بانہٕ یُٹنسِلٕز اَگر نہٕ اَسہِ کِچنس منٛز آسیٚنۍ أسۍ ہیٚکو نہٕ کٕہینۍ تہِ کُکِنگ کٔرتھٕے فار اٮ۪کزامپٕل اَسہِ چھِ بَتہٕ رَنُن اَگر نے پٔتلہٕ آسہِ اسہِ کِچنس منٛز ایٚولیبٕل کِہینۍ أسۍ ہٮ۪کو نہٕ رٔنِتھ کِہینۍ اَسہِ چھِ چاے بَناوٕنۍ اَگر نے اَسہِ یہِ لۄکُٹ تَمہِ خٲطرٕ بانہٕ آسہِ یہِ یَتھ أسۍ سِٹوو پٔتلہٕ چھِ وَنان اَگر نے اَسہِ سُہ آسہِ ایٚولیبٕل أسۍ ہیٚکو نہٕ کِہینۍ یہِ چاے بَنٲوِتھ کِہینۍ ماز چھُ اَسہِ رَنُن اَگر نے پریشر کُکر ایٚولیبٕل آسہِ أسۍ ہٮ۪کو نہٕ ماز رٔنِتھ کِہینۍ سَبزی چھےٚ اَسہِ رَنٕنۍ اَگر نے أسۍ یہِ گۄڈٕ تَتھ نیُک نیُک کرنہٕ خٲطرٕ شراکپٕچ اَسہِ ایٚولیبٕل کِہینۍ أسۍ ہٮ۪کو نہٕ سَبزی رٔنِتھ کِہینۍ تِکیازِ سوبوٗژھٕے مہ ہٮ۪کو أسۍ سَبزی ترٲوِتھ یَتھ یتھ پریشر کُکرس منٛز تہٕ رٔنِتھ تَتھ چھُ ضروٗری گۄڈٕنیتھ نیُک نیُک کَرُن تَمہِ خٲطرٕ چھِ اَسہِ یِم یِم چیٖز مطلب کَٹنگ خٲطرٕ یِم چیٖز پیٚوان ضروٗرت